یُس اِنٹرنٮ۪ٹ چھُ أمۍ کٔر سٲنۍ زندگی واریاہ چینٛج اَگر أسۍ آن لاین موڈ بٮ۪نٛکِنٛگ ہُنٛد وٕچھو امہِ سۭتۍ چھُ اَسہِ واریاہ زیادٕ فٲیدٕ لایک أسۍ ٲسۍ برٛونٛہہ پٮ۪وان پونٛسہٕ کڑنہِ گژھُن بٮ۪نٛکَس پٮ۪ٹھ تورٕ یِتھ ٲسۍ أسۍ کٲنٛسہِ تِم واپس کران اَز چھِ اِنٹرنٮ۪ٹ بٮ۪نٛکِنٛگ سۭتۍ چھُ یوٗتاہ گوٚمُت سَہل أسۍ چھِ گرِ بِہتٕے یہِ گرِ بِہتٕے پونٛسن ہُنٛد ہٮ۪کان اورٕ یورٕ سوٗزِتھ اَگر کانٛہہ دہلی منٛز تہِ بِہِتھ آسہِ أسۍ ہٮ۪کو تٔمِس نٮ۪ٹ بٮ۪نٛکِنٛگ تھرٛوٗ آرام سان پونٛسہٕ ترٛٲیِتھ مےٚ چھُ نٮ۪ٹ بٮ۪نٛکِنٛگ پٮ۪ٹھ بروس تِکیٛازِ امہِ سۭتۍ چھُ اَسہِ اَتی چَک گژھ اَتھ چھُ اَتہِ اوپشَن تہِ چَک گژھان اَسہِ ترٛواہ صحیح نَفرس پونٛسہٕ کِنہٕ نَہ نٮ۪ٹ بٮ۪نٛکِنٛگ چھُ سانہِ خٲطرٕ واریاہ زیادٕ فٲیدٕ امہِ سۭتۍ چھُ اَسہِ ٹایِم بَچان ٹایِم کِتھ پٲٹھۍ چھِ بَچان برٛونٛہہ اوس اَسہِ پٮ۪وان گژھُن بٮ۪نٛکس پٮ۪ٹھ تمہِ خٲطرٕ اوس اَسہِ دۄہ پٮ۪وان پھُٹراوُن اَز چھُ أسۍ سُے کٲم أکِس مِنٹَس منٛز نٮ۪ٹ کہِ مدتہٕ سۭتۍ نٮ۪ٹ بٮ۪نٛکِنٛگ سۭتۍ گرِ أکِس مِنٹس منٛز کران یَتھ کامہِ خٲطرٕ اَسہِ دۄہ اوس لگان سُہ چھُ اَز أکِس یا دۄن سٮ۪کنٛڈَن منٛز گژھان